ٲں یُتھٕے ہسا بہٕ بہٕ اوسُس اوترٕ گھرِ اَکہِ وِزِ ٹی وی اوسُس بہٕ اوس مےٚ ییٚلہٕ ترٛومُت بہٕ اوسُس یِہٲے خبر بوزان تہٕ اچانَک پِھر مےٚ چَینَل تہٕ وُچھ مےٚ تَتہِ تَتہِ اوس یُہوے شوٚو کیٚتھانۍ چلان یُہوے شارٕک ٹینٛک دۄپُکھ ناو چھُ تَتھ تَتھ منٛز ٲسۍ یِمہٕ بِزنیٚس مین یِوان پَنٕنۍ خیالات تِمَن برٛۄنٛہہ کَنہِ وَنان یِم ٲسۍ تِمَن تَتہِ جَج ٲسۍ یا مطلب تِمَن ٲسۍ کران یہِ دِہان پونٛسہٕ دِہان پَننِس بِزنیٚس بڑھاونہٕ خٲطرٕ تہٕ تِم ٲسۍ بیہِتھ آسان تٔتی وَنان تِمَن پَنٕنۍ خیالات پَننہِ بِزنیٚسٕکۍ یا پَنُن بِزنیٚس ٲسِکھ باوان اسہِ کیٛاہ چھُ کَرُن یا کران کیٛاہ چھِ أسۍ کوٗتاہ چھِ زینان تہٕ أتی ہسا باسیٛو مےٚ نَہ تہٕ تَتہِ چھِ کیٚتھانۍ دٔلیٖل چھِ یہِ مےٚ لوگ سُہ وُچھُن یُتھٕے مےٚ سُہ شوٚو ٲں وُچھ پوٗرٕ تَتہِ اوس یِوان اَکھ اَکھ بِزنیٚسمینہ تہٕ وَنان پَنُن آیڈیہ یا پَنُن بِزنیٚس وَنان تِمَن تہٕ ہُم ٲسۍ ییٚلہِ تِمَن جَجَن سُہ پَسنٛد یی ہے اگر کانٛسہِ ہُنٛد پَسنٛد یی ہیکھ تِمَن ٲسۍ تِم پونٛسہٕ دِوان پتہٕ ٲسِکھ پَنٕنۍ کیٚنٛہہ شیر رَٹان تَمہِ منٛزٕ بَنٛد تَمہِ سٕنٛزۍ کمپنی منٛز یا اگر نہٕ کانٛسہِ ہُنٛد یی ہیکھ پَسنٛد کیٚنٛہہ آیڈیہ تِمَن ٲسۍ وَنان بیٚیہِ گٔے تَمہِ سۭتۍ واریاہ یُس یُس تور بِزنیٚس مین آو ٲں یِیٚمۍ سٕنٛز ٲس یہِ سُہ کٲم ییٚمۍ سُنٛد سُہ بِزنیٚس اوس سُہ گوٚو واریاہ مطلب تَمہِ سۭتۍ ٲں مہشوٗر تہٕ تِم چھِ وونۍ تَمہِ سۭتۍ چھِ واریاہ یِمَن میلیٛاو یُس یُس بِزنیٚس کران اوس تِمَن سۭتۍ تِمَن مے گٔے تِم گٔے مطلب واریاہ ٲں مُطمَعِن گوس بہٕ وُچھِتھ سُہ یُتھٕے سُہ شوٚو مےٚ وُچھ تَمہِ دۄہ